کایناتس منٛز یُس مےٚ سارِوٕے کھۄتہٕ زیادٕ مُتأثِر کرن وول چیٖز چھُ سُہ چھُ آختاب یہِ چھُ ساڑھ ژور بِلین وول تارُک یُس شمسی نِظامکِس سینٹرس منٛز چھُ لبنہٕ یِوان تہٕ اَتھ اَندَو اَندَو چھ زمیٖن تہٕ باقےٕ سیارٕ نژان اَمہِ کہِ روشنی ۂنٛدۍ وجہ سۭتۍ چھ زمیٖنس پٮ۪ٹھ زِنٛدگی میسر تِکیٛازِ اَمہِ کہ روشنی کہ وجہ سۭتۍ چھُ زمیٖنس پٮ۪ٹھ روزان وألۍ کُلۍ غٔذا تیار کران آختاب چھُ سانہِ خأطرٕ روشنی گرمی تہٕ بیٚیہِ باقے بیٚیہِ طاقت دِوان أمہِ کہ روشنی ۂنٛدۍ وجہ سۭتۍ چھُ موسم زمیٖنس پٮ۪ٹھ تبدیٖل گژھان آختابچ کٔشِش چھ زمیٖن تہٕ باقےٕ سیارن پانس کُن رٔٹِتھ تھاوان تہٕ اَمہِ کہ وجہ سۭتۍ چھُنہٕ سون سأنۍ زمیٖن باقیس کایناتس منٛز ژٔلِتھ ہٮ۪کان آختابکہِ وجہ سۭتۍ چھُ کُلۍ آکسیٖجن یَلہٕ ترٛاوان یُس اِنسانن تہٕ باقےٕ جانورن خأطرٕ نہایتی ضروٗری چھُ روٗد واو اوٚبُر تہِ چھُ آختابکہِ وجہ سۭتۍ بنان آختابکہِ روشنی سۭتۍ چھ وُنکٮ۪ن بجلی حأصِل کران یُس سارِوٕے کھۄتہٕ صاف طٔریٖقہٕ چھُ بِجلی بناونُک تہٕ سون ماحول تہِ چھُ صاف روزان آفتاب چھُ زِنٛدگی خأطرٕ سارِوٕے کھۄتہٕ ضروٗری